مےٚ اوٚن اَکہِ لَٹہِ آن لاین کوٚر مےٚ آڈَر کوٗلَر تَنہٕ تَنہٕ گٔے زٕ ترٛےٚ ؤری سُہ آو مگر واریاہ اَصٕل تَتھ درٛاو واریاہ ٹایم بیٚیہِ ییٚلہِ سُہ یور ووت سُہ اوس پوٗرٕ پَکیجِنٛگ ٲس واریاہ اَصٕل ییٚلہِ مےٚ ییٚتہِ کھُلوو تہٕ سُہ اوس پوٗرٕ پیکٕڈ پَتہٕ ییٚلہِ مےٚ ییٚتہِ کھُلوو تہٕ ییٚتہِ چَلوو سُہ چَلیوو اَصٕل پٲٹھۍ تہٕ تَنہٕ گٔے وۄنۍ زٕ ترٛےٚ ؤری تہٕ سُہ چھُ واریاہ اَصٕل پٲٹھۍ چَلان تہٕ سُہ اٮ۪کٕسپیٖریَنٕس چھُ مےٚ واریاہ اَصٕل آن لاین تہٕ یُس مےٚ گۄڈٕنیُک پرٛوڈَکٹ اوٚنمُت چھُ